یۄس یہِ اَکھ زمیٖدار چھِ اَکھ یہِ اَکھ اَگر یہِ اَکھ زمیٖنَس سۭتۍ کٲم کَرِ زمیٖنَس سۭتۍ کٲم کَران کران ہیٚکہِ پَنٕنۍ کٲم تہِ کٔرِتھ پَنٕنۍ کانٛہہ بَدل کٲم ییٚمہِ سۭتۍ یہِ اکھ پانَس تِم پونٛسہٕ ہیٚکہِ زیٖنِتھ تَمہِ کھۄتہٕ ژٔرۍ اَکھ زٔمیٖنَس بیٚیہِ پَنٕنۍ کٲم پَنٕنۍ کٲم یُس أمِس آسان چھِ اکھ زٔمیٖنَس سۭتۍ تَمہِ پَتہٕ ہٮ۪کہِ یہِ اَکھ پَنٕنۍ اکھ اکھ یہِ ہٮ۪کہٕ کھوٗلِتھ اکھ چَنَل ہٮ۪کہِ اَتھ کھوٗلِتھ پَتہٕ ییٚلہِ یہِ زٔمیٖنَس مَنٛز یُس فصل وۄپداوان چھُے یا اتھ کِتھ کٔنۍ کیٛاہ چھُ کھالان ییٚلہِ یِم یوٚتام یہِ یِوان چھِ توٚتام ہیٚکہِ پَنٕنۍ اَمِچ یِم اَمِچ یِمہٕ کَمہِ سۭتۍ چھُ یہِ فَصل کَم کَم یِمہٕ چیٖز چھِ اَتھ ضوٚرتھ لَگان اَتھ فصل وۄپداونَس تِم ہٮ۪کہِ یہِ اَتھ تہٕ تِم فَصلَس ہٮ۪کہِ یہِ تَمہِ خٲطرٕ ہٮ۪کہِ یہِ کٔرِتھ لُکَن سۭتۍ ؤنِتھ شِیَر کٔرِتھ تُہۍ کِتھ کٔنۍ ہیٚکِو پَنُن فصٕل اَصٕل بَنٲیِتھ اَصٕل وۄپدٲیِتھ اَمہِ سۭتۍ یی أمِس پانَس تہِ فٲیدٕ بیٚیہِ ہٮ۪کَن اَمہِ سۭتۍ لُکھ تہِ یہِ اَکھ کَرِ یہِ زٔمیٖندٲری تہِ بیٚیہِ کَرِ زٔمیٖندٲری بَغٲرَن کَرِ یہِ کہِ یہِ وَنہِ لُکَن تُہۍ کِتھ کٔنۍ ہیٚکوٕ فصٕل وۄپدٲیِتھ تُہُنٛد فصل کِتھ کٔنۍ کھَسہِ یہِ کَرِ تٔمِس یِتھ کٔنۍ یہِ پانہٕ چھِ کَران تٔمِس اَصٕل فصلٕکۍ بَناونٕکۍ یِم ٹٕرٛک چھےٚ تِم ہٮ۪کَن لُکَن مَنٛز دی یہِ لُکَن وَنہِ ہٲن تِم یِمہٕ تہٕ لُکھ تہِ ہٮ۪کَن تِتہِ کٔرِتھ